السلام علیکم ورحمتہ اللہ وبرکاتہُ آزٕ ونہو بہٕ تۄہہ پانٛژن ڈیٹن متعلِق یِم مےٚ یاد چھِ گۄڈنیُک پنژٕہ مارٕچ زٕ ساس تہٕ زٕ امہِ دۄہ زاوُس بہٕ بیاکھ ترٛےٚ جون زٕ ساس تہٕ ژۄدہ امہِ دۄہ آو سہلاب بیاکھ ترٛوہ اگستہٕ زٕ ساس تہٕ کُنوُہ امہِ دۄہ آو کووِڈ ناینٹیٖن بیاکھ ٲٹھ جون زٕ ساس تہٕ وُہ امہِ دۄہ کوٚرُکھ مےٚ بٲیِس خانٛدر بیاکھ زٕ جون زٕ ساس تہٕ زٕتووُہ امہِ دۄہ اوٚن مےٚ سِکوٹر